یُس مےٚ لیپٹاپ اوٚن سہُ چھُ آیی تھری جنریشنہِ ہُند سہُ چھُ واریاہ ہینگ گژھان تہٕ بییہِ چھنہٕ تمچہِ اپلکیشن سہل سہل اوپُن گژھان کیٚنٛہہ یۄس تٔمچ سٹوریج چھِ سۄ چھِ واریاہ کم تتھ منٛز چھنہٕ أسۍ ہیکان واریاہ اپلکیشنز اِنسٹال کٔرِتھ کیٛنٚہہ تہٕ بییہِ فایلز ڈاونلوڈ کٔرِتھ کیٛنٚہہ تتھ چھُ انٹرنیٚٹ تہِ کَنیکٹ کرُن واریاہ سخط تِمیُک ڈیزاین تہِ چھُنہٕ واریاہ زیادٕ ٹھیک کیٛنٚہہ سُہ چھُ چارج گژھنس منٛز واریاہ ٹایم لاگان تمیُک یُس ویڈیو کوالٹی چھِ سۄ چھِ واریاہ کم تتھ منٛز چھنہٕ أسۍ ہیکان ایچ دی ویڈیوز ایکسیٚس کٔرِتھ کیٛنٚہہ